گاڈنِنٛگ ہُنٛد شوق با یِم باغ بَناونٕکۍ شوق پیوٚو اَسہِ گَرَس منٛز ییٚلہِ گاڈنِنٛگ چھِ کَران گۄڈٕنٮ۪تھٕے چھِ پنٛنِس وٲر یُس یہِ بَناوان چھِ گَرِ پنٛنہِ چھِ سیُن نیران وارِہے قٕسمٕکۍ سبزی چھِ نیران اَسہِ چھِنہٕ پٮ۪وان بازرٕ سبزی اَنٕنۍ کینٛہہ تَتھ چھُنہٕ آسان مَزٕ تہِ کِہیٖنۍ نہٕ یُس پنٛنہِ گَرِچ سبزی چھِ بَناوان تَتھ چھِ آسان واریاہ کینٛہہ مَزٕ تَتھ چھِ أسۍ پَنٕنۍ یِم پھٔٹٕلایزٲرٕز گَرِ چھِ نیران یِمَن چاروایَن ہُنٛد سُہ چھِ أسۍ ترٛاوان تہٕ سُہ چھِ وَیوُن تہِ گژھان سۄ سبزی بیٚیہِ چھِ ٹایمَس پٮ۪ٹھ سبزی آسان اَسہِ تیار ییٚمہِ ساتہٕ تہِ یَژھو تَمہِ ساتہٕ کَڑو سبزی پَنٕنۍ بیٚیہِ چھِ گاڈنِنٛگ کوٚر ماٹٕویٹ یہِ چھِ یہِ کَران گاڈنِنٛگ زِ ییٚمہِ ساتہٕ أسۍ بٮ۪کار آسو بِہِتھ تَمہِ ساتہٕ چھِ أسۍ ہٮ۪کان گاڈںِنٛگ کٔرِتھ یہِ چھِ اَسہِ واریاہ اَصٕل شوق یہِ چھِ اَمہِ سۭتۍ چھِ واریاہ اَصٕل شوق بَڑان اِنسان چھِ روزان آوُر یِمَن چیٖزَن سۭتۍ تہٕ بیٚیہِ چھِ مَزٕ یِوان